بہٕ کِتھ پٲٹھۍ چھُس پَنٕنِس دۄہَس منٛز پَنُن ٹایم کَڑان تہٕ کیٚنہہ اَصٕل چیٖز ہٮ۪چھان اَتھ منٛز چھُس بہٕ ہٮ۪چھان مطلب گٮ۪وُن تہٕ بیٚیہِ یَتھ سانگٔس وَنان چھِ تہٕ بہٕ کِتھ پٲٹھۍ چھُس نٔے نٔے سانگ ہٮ۪چھان گۄڈٕنٮ۪تھ وَنہٕ بہٕ تۄہہِ سارنٮ۪ن یہِ اکھ کَتھ پَتہٕ اَسہِ پَزِ ہَر أکِس چاہے سُہ بوٚڑ چھُ چاہے لۄکُٹ چُھ اۭں چاہے سُہ کالجہِ پَران چھُ چاہے یُنوَرسٹی پَران چھُ مطلب ہٮ۪چھنَس چھُہٕ کانہہ تہِ عمر آسان اِنسان ہٮ۪کہِ زِندگی منٛز کُنہِ تہِ جایہِ ہٮ۪چھِتھ زِندگی چھِ أتھۍ وَنان اَتہِ چھِ مَرنہٕ کِس دَمَس تام ہٮ۪چھُن مطلب چھُ اَسہِ ہٮ۪چھُن تہٕ گۄڈٕ وَنہٕ اَتھ مےٚ کِتھۍ پٲٹھۍ گوٚو پَنُن اِنٹٔرسٹ ڈٮ۪وَلَپ مےٚ دوٚپ بہٕ ہٮ۪چھٕ بہٕ کرٕ پَنُن اکھ گَنٹہٕ یا زٕ گَنٹہٕ دۄہَس منٛز دِمہٕ بہٕ کُنہِ اَصٕل سِکلَس مطلب یِم ٹٮ۪کنِکَل سِکِل آسن اَتھ منٛز ہٮ۪کَو أسۍ پٮ۪نٹِنگ کٔرِتھ کیٚنہہ آرٹ کٔرِتھ یا اٮ۪گزامپٔل وَنہٕ بہٕ گٮ۪وتھٕے ہٮ۪کَو أسۍ گۄڈٕنٮ۪تھ وَنہٕ بہٕ تۄہہِ یہِ اکھ کَتھ مطلب یُس مےٚ کَزن اوس تٔمِس اوس سُہ اوس اَسہِ سُہ اوس پَرناوان سِنگنگ اوس تٔمِس سَبجٮ۪کٹ سُہ اوس ہٮ۪چھناوان تہٕ پَتہٕ اوس سُہ مےٚ نِش وَنان پرٮ۪کٹِس کرو تہٕ مےٚ تہِ گوٚو یہِ شوق ڈٮ۪ولَپ مطلب سُہ ٲسۍ محنت کران مطلب پَنُن دۄہ اَصٕل پٲٹھۍ یُٹِلایِز کران تہٕ مےٚ تہِ گوٚو یہِ واریاہ شوق بہٕ ہٮ۪کہٕ یِم بہٕ تہِ ہٮ۪کہٕ یِم کٔرِتھ بہٕ تہِ ہٮ۪چھٕ پَتہٕ گوٚوس بہٕ تٔمِس نِش دِتۍ مےٚ تٔمِس نِش اکھ زٕ کَلاس یِم ڈٮ۪مو کَلاس تہٕ پَتہٕ اوسُس بہٕ ہٮ۪چھان یِتھٕے پٲٹھۍ پرٮ۪کٹِس کران واریاہ زیادٕ تہٕ پَتہٕ ہٮ۪وٚچھ مےٚ واریاہ یِمہٕ سانگٔس تہٕ بہٕ چھُس دۄہَس منٛز پَنُن اکھ اکھ گَنٹہٕ صبُحن تہٕ اکھ گَنٹہٕ شامَن شۄنگنہٕ برونہہ دِوان تہٕ بہٕ چھُس یہِ پَنُن سِکِل بار بار رِوایِز کران تاکہِ اَمہِ سۭتۍ چھے مےٚ زیادٕ روٗٹ زیادٕ گژھان مَضبوٗط روٗٹ یَتھ کَمزوری تَتھ چھُس بہٕ ٹھیٖک کران تہٕ دٔیِم چیٖز وَنہٕ بہٕ تۄہہِ یہِ مطلب بہٕ کِتھۍ پٲٹھۍ چھُس باقٕے ساںگ ہٮ۪چھان کُنہِ ساتہٕ چھُس بہٕ آنلاین ہٮ۪چھان کُنہِ ساتہٕ چھُس بہٕ کانہہ ٹیٖچر ڑَٹان مطلب تٔمِس نِش گژھان ہٮ۪چھنہِ کُنہِ ساتہٕ چھُس بہٕ کیٚنہہ رٮ۪ڈیو گژھان بوزان تٔمۍ ییٚمہٕ باقٕے چیٖز ہٮ۪چھان یا کُنہِ ساتہٕ چھُس بہٕ کُنہِ محفِلی منٛز گژھان تَتہِ أمَن اُستادَن سۭتۍ کَتھ کران مےٚ تہِ ؤنِو تُہۍ کِتھ کٔنۍ چھِ یِم ہٮ۪چھان مطلب تُہۍ کِتھ کٔنۍ چھِو مطلب کَمَس کَلاس منٛز ہٮ۪کان زیادٕ ہٮ۪چھَان بہٕ کِتھۍ پٲٹھی ہٮ۪کہٕ پَنُن چیٖز صاف کٔرِتھ مطلب یِمَو چیٖزو ہٮ۪چھنہٕ خٲطرٕ پَزَن اَسہِ کیٚنہہ چیٖزَن ہُند دِیان تھاوُن گۄٕنٮ۪تھ پَزَن اَسہِ ٹوٹَل ہاٮ۪جیٖن خَیال تھاوُن تِکیازِ یِتھُے أسۍ گٮ۪وان چھِ واریاہ زیادٕ اَتہِ چھُ سون تھروٹ یُس سون ہوٚٹ چھُ یہِ چھُ گژھان خۄشُک اَسہِ پَزِ کنٹِنوٗوٮ۪سلی مطلب اگر کانہہ اِنسان سِنگِنگ پروفِشَنَس منٛز چھُ تٔمِس پَزِ کنٹِنوٗوَسلی مطلب گرَم ترٮ۪ش چٮ۪نۍ مطلب وارٕم ترٮ۪ش وارٕم سۭتۍ چھُ مۄیَسٹ روزان واریاہَس کالَس أمۍ سۭتۍ چھُنہٕ سون ہوٹ گژھان خراب کِہیٖنۍ نہٕ تہٕ بیٚیہِ بٮ۪اکھ چیٖز پرٮ۪کٹِس چھِ ہَر کُنہِ چیٖزَس کی یِژھا تہِ أسۍ پرٮ۪کٹِس کَرو بار بار یوٗتاہ تہِ رِوایِز کرو بار بار توٗتاہ چھُ أسۍ سٔٹرانگ تَتھ فیٖلڈَس منٛز گژھان چاہے نہٕ سُہ پَرُل آسہِ چاہے سُہ بَدل کیٚنہہ پروفٮ۪شَن آسہِ چاہے سُہ بدل کانہہ یِم چیٖز آسن پرٮ۪کٹِس سۭتۍ چھُ اِنسان واریاہ زیادٕ سٔٹرونگ تہِ گژھان تہٕ أمۍ سۭتۍ چھِ یِم روٗٹ گژھان مَضبوٗط تہٕ منٛزٕ چھِ یِم سٲنۍ کالٮ۪ج سٲنۍ سٔکوٗل یِم کیٚنہہ کَلچُرَل پروگرام اوٚرگٔنَیِز کرناوان تہٕ کیٚنہہ ژَان بَڑٮ۪ن بَرٮ۪ن شخصیَت چھِ اَنان تہٕ بہٕ چھُس واریاہ شوقیٖن تہٕ بہٕ چھُ ستور گژھان تمَن سٔکوٗل محفِلَن منٛز یِتھُے محفِل خَتٔم چھِ گژھان بہٕ چھُس تمَن اُستادَن نِژ گژھان بہٕ چھُس تمَن وَنان مےٚ تہٕ دِیو کیٚنہہ مےٚ تہِ ہٮ۪چھنایو پَنٕنہِ چیٖزَس سۭتۍ تِم چھِ مےٚ کیٚنہہ ٹِپٔس دِوان کیٚنہہ ٹریکِس دِوان ییٚمہِ سۭتۍ بہٕ ہٮ۪چھان چھُس جلدی کَمَس ٹایمَس چھُس واریاہ زیادٕ جلدی ہٮ۪چھان تہٕ اَسہِ تہِ پَزَن یِم چیٖز سکوٗلَن منٛز اِنکارپورٮ۪ٹ کرٕنۍ پَنٕنِس کٔرِکوٗلَرَمَس منٛز تٔمۍ سۭتۍ چھُ بَچہٕ بَنان واریاہ ؤرسٔٹایِل یِم چھِ واریاہ زیادٕ ٹٮ۪لَنٹ آسان ییٚلہِ تِم نٮ۪بَر کُن نٮ۪ران چھُ تٔمِس چھُ ہَر کُنہِ سایڈٕ آسان تھپھ کران ژٕے یہِ ہُتھ منٛز ژٕ یہِ یَتھ منٛز مےٚ ٲسۍ اُمید أسۍ کرو لاگوٗ یہِ